بہٕ ہسا اوسُس اَکہِ دۄہ وتہِ أکۍ جایہِ پکان ییٚتٮ۪ن زن کھۄڈس منٛز گٲڑۍ أس پھسِتھ گٔمٕژ بہٕ درٛاوُس اچانکن تپأرۍ سۄ گأڑۍ أس نہٕ کھسان کیٚنٛہہ تَتھ گاڑِ أس واریاہو ڈرایورو ٹراے کٔرمٕژ کھالنٕچۍ سۄ نہٕ حظ کھٔژ کیٚنٛہہ تَمیُک مألۍکن اوس تھوومت انعام یُس مےٚ گأڑۍ دِیہِ کھألِتھ تٔمِس دِمہٕ بہٕ ترٛےٚ ساس رۄپیہِ انعام مےٚ ہسا چھ تھوڑا اٮ۪کسپیٖرینس بہٕ چُھس گأڑۍ چلاوان مےٚ دوٚپ بہٕ تہِ کر ٹراے بہٕ ہسا کھوٚتُس تَتھ گاڑِ مےٚ کٔر ٹراے مےٚ کٔر دۄیہِ ترٛیہِ لٹہِ کوٗشِش مےٚ کٔر کوٗشِش مےٚ کھٲج سۄ مےٚ دوٚپ بہٕ کھالَن یہِ گأڑۍ مےٚ اوس پنٕنِس پانس پٮ۪ٹھ بروسہٕ مےٚ ہسا کٔر ترٛییہِ ژورِ لٹہِ کٔر مےٚ کوٗشِش تہٕ پأنٛژمہِ لٹہِ ہسا کھأج مےٚ سو گأڑۍ یتھ زن گاڑِ ہُنٛد مألِک خۄش گٔژھِتھ تٔمۍ دیُت مےٚ ترٛے ساس رۄپیہِ انعام